ہٮ۪لو السلام علیکُم آ یہِ بہٕ آیوس راتھ تُہٕنٛدِس دُکانَس پٮ۪ٹھ تہٕ مےٚ وَنیو تۄہہِ آڈَر دِژیو مےٚ تۄہہِ یہِ راتھ مےٚ ٲسۍ یہِ مٮ۪وٕ کینٛہہ ضوٚرتھ تُہۍ ؤنِو خاص کیٛاہ ووتُو تۄہہِ تازٕ تازٕ یُس آسہِ نہ حظ ژوٗنٛٹھۍ ہے ژوٗنٛٹھۍ چھِ آز گرِ تہِ اَسہِ تہٕ با تُہۍ ؤنِو نٮ۪برٕ کیٛاہ تورُو تۄہہِ اورٕ تُہۍ ؤنۍتو مےٚ کِوی کیٛاہ چھُ آز ریٹ کِوی کٔہہِ چھُو گژھان نَہ ڈَبہٕ پٲٹھۍ ؤنِو تُہۍ ڈَبہٕ پٲٹھۍ کَم گژھٮ۪س نَہ کِہیٖنۍ نَہ حظ نَہ اَسہِ چھُ گرے ضوٚرتھ دُکان چھُنہٕ کینٛہہ نَہ نَہ زٕ پانٛژھ ڈَبہٕ ہَے نِمو تہٕ سنٛگتَر کٔہہِ چھُو گژھان دَرجَن اَکھ ہَتھ وُہ رۄپیہِ چھےٚ گژھان دَرجَن بیٚیہِ چھُنا کٕہۭنۍ نہٕ سنٛگتَر قٕسٕم کٔژ قٕسٕم چھُو تۄہہِ مطلب یُس موسمبی چھو نَہ موسمبی چھَو اَے آمٕتۍ اۭں اَچھا ٹھیٖک تہٕ یہِ ؤنۍتو مےٚ ڈرٛیگَن فرٛوٗٹ چھُوا تۄہہِ کَتہِ چھُو دُکان تۄہہِ اوسوُ راتھ وُچھیو مےٚ تہٕ اَچھا ٹھیٖک أسۍ حظ چھُ ییٚتی سرینگرٕ پٮ۪ٹھٕے یہٕ ؤنۍتو مےٚ تُہۍ کیٛاہ چھِ اَتھ وَنان ریٹَس گژھیٛا پَتہٕ اَتہِ فرق باقٕیَن جایَن نِش تِکیٛازِ سرینگرَس منٛز وُچھ مےٚ اَچھا ٹھیٖک یہِ ؤنۍتو مےٚ یہِ کیٛاہ چھِ اَتھ ونان کیلہٕ چھا بَجے کِنہٕ لۄکچہٕ ہٮ۪لو کَتھٕے چھَنہٕ تُہٕنٛز یِوان ہٮ۪لو